پروڈکٹ فسٹ یُس مےٚ اوس سُہ اوس مےٚ اِیر فون اوٚنمُت سُہ اوس زَبَردَست گیمِنٛگ ایر فون اوس سُہ نوٚیِز تہِ ٲسۍ تَتھ زَبَردَست مَطلَب سَوُنٛڈ تہِ اوس سُہ زَبَردَست دِوان لیٚفٹ رَایٹ برابر ییٚلہِ لیٚفٹ اوس ضرورَت آسان تیٚلہِ لیٚفٹ ییٚلہِ رایٹ اوس ضرورَت آسان تیٚلہِ رایٹ مان ژٕ یُتھ اِیر فون بَنِنہٕ وُچھ نہٕ مےٚ کٕہٕنۍ سُہ اوس ہُمیُک زیٚبرانیکس چھِ نہ آسان کِمپٔنی تمکُے اوس سُہ زَبردَست ایر فون اوس سُہ کَلَر اوس تَتھ وویِٹ وویِٹ کَلَر اوس یورٕ اوس سُہ لُک تہِ دِوان زَبردَست لٲگِتھ تہٕ یورِ اوس گیمِنٛگ ایٚکٕسپیٖریَنٕس تہِ زَبردست میوزِک بوزان میوزِک تہِ اوس زَبَردَست یِوان بوزنہٕ تہٕ لیپ ٹاپ سۭتۍ تہِ لاگہٕ ہاو تَتہٕ اوس یِوان زَبردَست میوزِک دِوان سُہ مان ژٕ فیٖل اوس زَبردَست گَژھان زَبردَست یُتھ ایر فون چھُنہٕ مےٚ وُنیُک تانۍ وُچھمُت کِہیٖنۍ شُکُر کہِ مےٚ اوٚن یُہاے وارنہٕ مےٚ بیٚیہِ کانٛہہ اَنے زَبردَست ایر فون بہٕ چھ ساے وَنان ژےٚ تہِ ژٕ تہِ أنزِ یُہے زبردست ایر فون چھُ یہِ أنۍ زِ ژٕ تہِ